اَسہِ چھُ اکھ سُکوٗل لوکیلٹی منٛز یُتھ ییٚتہِ دٔہمہِ تام چھُ پَرناوان سُہ چھُ واریاہ زیادٕ اَصٕل سکوٗل اَگر أسۍ ہُہ چھُ تَتہِ ٹایلٮ۪ٹ فیسلٹی ڈِرٛنٛکِنٛگ واٹَر فیسَلٹی یا بُکٕس ڈیسکٕز یا بٮ۪نچِز یِم سٲری چھُ تَتہِ اٮ۪وٕلیبٕل بیٚیہِ اَصٕل پٲٹھۍ سُہ چھُ تَتہِ تَتھ چھُ واریاہ اَصٕل بِلڈِنٛگ ترٛےٚ بِلڈِنٛگ چھُ تَتھ یِمَن مَنٛز چھُ واریاہ زیادٕ اَصٕل ڈیسکٕز بٮ۪نچٕز پرٛیٚزَنٛٹ تہٕ بُکٕس تہِ چھِ تَتہِ چھُ لایبرٔری تہِ ییٚتہِ بُکٕس چھُ ایویلیبٕل اِنسان یُس بُک ییٚژھِ پَرُن سُہ چھُ تَتہِ شُرٮ۪ن خٲطرٕ لۄکٹٮ۪ن شُرٮ۪ن الگ بَڑٮ۪ن خٲطرٕ پنٛنہِ بُک پرٛٮ۪تھ کینٛہہ قٕسمٕچ بُکہٕ چھِ تَتہِ اٮ۪ولیبٕل تہٕ ڈِرٛنٛکِنٛگ واٹَر تَتہِ چھُ اَکھ صاف چَنہٕ خٲطرٕ ترٛیش میلان ترٛیش تہِ چھُ تَتہِ واریاہ زیادٕ اَصٕل ٹویلٮ۪ٹٕس تہِ چھُ تَتہِ اَصٕل پٲٹھۍ واش روٗم تہِ چھُ تَتہِ اَصٕل سُہ چھُ واریاہ زیادٕ اَصٕل سکوٗل تہٕ یِم فیسلی چھِ تَتھ پرٛٮ۪تھ سکوٗلَس منٛز واریاہ زیادٕ اَصٕل تہٕ یِم سانہِ لوکیلٹی ہٕنٛدۍ سٲری بَچہِ چھُ مول موج چھِ یَژھان تٔتی پنٛنٮ۪ن بَچَن ترٛاوٕنۍ تہٕ سارنٕیَن تٔتی تھاوُن